سٲر کَرُن یا اگر أسۍ اِنٛگلِش پٲٹھۍ وَنو ٹرٛیوٕل کَرُن چھِ أکِس اِنسان سٕنٛدۍ خٲطرٕ وارِیاہ ضٔروٗری تِکیٛازِ ٹرٛیولہٕ سۭتی یا أسۍ وَنو کٲشِر پٲٹھۍ سٲد سۭتی چھِ انسان ییٚمہِ دُنیِہُک مَزٕ ہٮ۪کان تُلِتھ ییٚلہِ مےٚ کوٚر بہٕ اوسُس بہٕ گوٚوُس گۄڈنٮ۪تھٕے گُلمرٕگ گُلمرگہٕ پٮ۪ٹھ گوٚوُس بہٕ پتہٕ بابا ریشی پتہٕ گوٚوُس بہٕ پہلگام تہِ چھُس بہٕ گوٚمُت اَمہِ سۭتۍ چھِ اِنسان اکھ چھِ اِنسانس دٮ۪ماغ تازٕ روزان تہٕ بیٚیہِ چھِ اِنسان یتھ دُنیاہس ہٮ۪کان مزٕ تُلِتھ یِم زن زیادٕ تر کٔشیٖرِ منٛز وارِیاہ خوبصوٗرت جایہِ چھِ تِمن جاین چھُس بہٕ گوٚمُت اَمہِ سۭتۍ چھِ اِنسان اکھ سٲرُک مَزٕ ہٮ۪کان تُلِتھ تہٕ بیٚیہِ چھِ اِنسان یِم تہِ خۄداین اصٕل چیٖز چھِ بنٲیمٕتۍ اصل جایہِ چھِ بنٲیمژ تِم ہٮ۪کان اِنسان وٕچھِتھ سٲل چھِ أکِس سٲر کَرُن چھِ أکِس اِنسان سٕنٛدۍ خٲطرٕ وارِیاہ ضُروٗری تِکیٛازِ اَمہِ سۭتۍ چھِ اکھ اِنسان خۄدایہِ سٕنٛدۍ تِم چیٖز ہٮ۪کان وٕچھِتھ یِم زن نہٕ أسۍ گَرِ بِہتھ ہٮ۪کو وٕچھِتھ کیٚنٛہہ یا یِتھ پٲٹھۍ وَنو أسۍ تٕم چیٖز یِم نہٕ اَسہِ گَرٕواتن کیٚنٛہہ تِم ہٮ۪کو أسۍ سٲر کٔرِتھ وٕچھِتھ ٹرٛٮ۪وٕل چھِ أکِس اِنسان سٕنٛدۍ خٲطرٕ وارِیاہ ضٔروٗری تِکیٛازِ اگر أسۍ گَرے بیٚہمو صُبحٲے وَتھو چاے چٮ۪مو بتہٕ کھٮ۪مو تہٕ بیٚیہِ کانٛہہ گَرے کٲم کَرو تہٕ پتہٕ چھِ پٮ۪وان بیٚیہِ شۄنٛگُن اَمہِ سۭتۍ چھَنہٕ اِنسانس کانٛہہ فٲیدٕ واتان مگر یُتھٕے أسۍ ٹرٛٮ۪وٕل چھِ کَران یا کٲشِر پٲٹھۍ وَنہٕ بہٕ سٲر چھِ کَران اَمہِ سۭتۍ چھِ اِنسان دُنیا ہٮ۪کان وٕچھِتھ وۄنۍ چھَنہٕ خٲلی کٔشیٖرِ منٛزٕے یوت ٹرٛٮ۪وٕل کَران کیٚنٛہہ وۄنۍ چھِ اکھ اِنسان کٔشیٖرِ پٮ۪ٹھ نٮ۪بر ہٮ۪کان گٔژھِتھ جۄم چھِ گَژھان دِلہِ چھِ گژھان یا بدل کُنہِ جاے چھِ گَژھان امہِ سۭتۍ چھِ اِنسان اکھ اِنفارمیشن یا کٲشِر پٲٹھۍ وَنو اکھ خٲر خبر ہٮ۪کان وٕچھِتھ